اسلام علیکم ورحمَتہُ اللہ تعالیٰ وبرکاتہ پانٛژن کَنٹرٛیٖیَن ہٕنٛدۍ ناو چھُ یِتھ کٔنۍ پاکِستان اِنڈیا بنگلادیش سری لنکا وٮ۪سٹ انڈیٖز